مےٚ چھِ سکوٗلَس منٛز ہیٚچھنوومُت کہِ پینٛٹِنٛگ کِتھ پٲٹھۍ چھِ یِوان بَناونہٕ تَتھ چھِ واریاہ قٕسمٕکۍ کَلَر لگان تَتھ چھِ واریاہ قٕسمٕکۍ کَلَر ییٚلہِ آسان تِم تَتھ چھِ پنٛنٮ۪ن پنٛنٮ۪ن جایَن پَنُن پَنُن کَلَر استعمال پیٚوان کرُن